ہیٚلو وعلیکُم اسلام مےٚ اوس گژھُن نہروٗ پارک تام مطلب شِکاراہس منٛز اَچھا بوٹٕے مطلب سُے بوٹ أسۍ چھِ ونان ییٚتہِ شِکاراہ ہٕے تَتھ مےٚ چھُ گژھُن نہرو پارک تام کیٛوٗتاہ ہیٚیِو مطلب تَپٲرۍ چھا مارکیٹ وغیرہ سورُے وُچھُن الے ساس کیٛاہ چھُ وَنان بہٕ بہٕ کھٔژٕس اوترٕے پٔتۍمہِ جُمعہ کھٔژٕس بہٕ مےٚ مےٚ دِہُت تٔمِس صِرف زٕ ہَتھ رۄپیہِ لگ بگ بَس پھر بھی توتہِ ساس حظ گوٚو واریاہ اَتھ کٔرِو کَم تیٚلہِ ہٮ۪کو اگر مےٚ چھُ مےٚ چھےٚ فرٛینٛڈ تہِ مگر ییٚلہِ سۄ ییٚلہِ ییٚلہِ تُہۍ کَم کٔرِو تیٚلہِ کھَسہٕ بہٕ بیٚیِس مگر تُہۍ کٔرِو کَم تہِ تیٚلہِ اَنَن بہٕ سۄ تہِ نہَ نہَ اَتھ کٔرِو کَم تیٚلہِ وُچھو أسۍ بیٚیِس نِش کیٚنٛہہ چھُنہٕ پَتہٕ چھُنا اَپٲری چار چِناری گۄڈٕ وُچھو أسۍ نہروٗ پارک تام تَمہِ پَتہٕ چار چِناری اَپٲری درگاہ تام ایٚکٕسٹرٛا چارجِز ؤنِو کوٗتاہ کھَسان نہَ نہَ کَم کٔرِو حظ یہِ گوٚو واریاہ کیٚنٛہہ مطلب واریاہ اگر کیٛازِ کہِ پٔتمہِ لَٹہِ پٔتمہِ جُمعہ یی ٲسٕس بہٕ کھٔژمٕژ تٔمۍ ژٔٹۍ شاید زٕ ہَتھ تہِ نہٕ کیٛاہتام یُتھُے ترٛےٚ ہَتھ بَس زیادٕ نہٕ کیٚنٛہہ تُہۍ چھُو وَنان ساس گۄڈٕ وۅنۍ ؤتھِو ٲٹھ شَتھ ژور ہتھ آ اگر پَتہٕ اَمہِ پَتہٕ نہرو پارکہِ پَتہٕ اگر بیٚیہِ آسہِ کھَسُن چار چِناری درگاہ کُنَتھ تَتھ کوٗتاہ ہیٚیِو شےٚ ہَتھ نہَ بہٕ دِمہو ترٛےٚ ہَتھ مطلب مےٚ چھُ وٮ۪س تہٕ بیٚیہِ چھُسو بہٕ ترٛےٚ ہَتھ اگر مٲنِو تہٕ تیٚلہِ گوٚو ٹھیٖک اگر نہٕ تہٕ تیٚلہِ نہٕ کیٚنٛہہ نہَ نہَ ترٛےٚ ہَتھ حظ چھُ فاینَل تہٕ بَس وۅنۍ مٲنۍ اگر تُہۍ مٲنِو تیٚلہِ کھَسو أسۍ بیٚیِس ییٚتہِ ہَے چھِ واریاہ یہِ کیٛاہ پرٛاران یَتھ یَتھ منٛز نہَ نہَ ترٛےٚ حظ چھُ لاسٹُک اگر تۄہہِ چھُو تُہۍ تیٚلہِ مطلب اگر تُہۍ گژھان چھُو یہِ آ آ زٕ نَفر چھُ فِلحال چھَس بہٕ کَرٕ تٔمِس تہِ فون سۅ ٲس وَنان اگر اَتہِ کَم ریٹ چھَ گژھان تہِ تیٚلہِ کٔۍزِ مےٚ فون ترٛےٚ ہَتھ چھَ تیٚلہِ ٹھیٖک پَتہٕ ؤنۍ زیٚو نہٕ تَتٮ۪تھ وۅنۍ چارجِز کھٔژِو یا کیٚنٛہہ ترٛےٚ ہَتھ گوٚو ٹھیٖک چلو ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک چلو شُکریہ چلو بِہِو بِہِو